نہ سٲنِس پیپَر فیرَس منٛز چھُنہٕ گژھان یِم اِشوٗ ڈِسکَس کینٛہہ یِم سٲنِس سماجَس منٛز تہٕ کَلچَرَس منٛز چھِ آسان مطلب کہِ یِم سٲنِس سوشیو کَلچَرَر کَلچَرَس منٛز چھِ آسان یِم اِشوٗز تِم چھِنہٕ ڈِسکَس گژھان سٲنِس پیپَر فیرَس منٛز کِہیٖنۍ تہِ نہٕ